اسَلامُ علیکُم پانٛژَن ہَمسایَن ہُنٛد ناو أکِس چھُ ناو محمد لطیف ڈار بیٚیِس چھُ ناو عبدُل سلام ڈار بیٚیِس چھُ ناو فَیاض اَحمد واگے بیٚیِس چھُ ناو غۄلام حَسَن لون بیٚیِس چھُ ناو اِرشاد احمد لون